اَسلام علیکُم مےٚ حظ اوس اوٚنمُت یہِ کَلہٕ تیٖل مستہِ خٲطرٕ یُس یہِ تیٖل اوس تہٕ اَمہِ سۭتۍ گوٚو مَسٕے خراب بہٕ ٲسٕس اَمہِ برٛونٛٹھ اکھ تیٖل دِوان نہ سُہ اوس اَصٕل تیٖل تَمہِ سۭتۍ یہِ یا یہِ ٲسٕس بہٕ پیراشوٗٹ کوکونَٹ آیِل ٲسٕس بہٕ دِوان سُہ اوس اَصٕل تَمہِ سۭتۍ اوس مےٚ واریاہ اَصٕل مَس روزان آز اَنے مےٚ یہِ تیٖل اَمیُک آیے مےٚ اورَے ایڈَس منٛز وٕچھے مےٚ یہِ تیٖل اَکھ تہٕ مےٚ کَرے یہِ ڈٮ۪رٮ۪کٹَے آرڈَر یہِ درٛاو نہٕ مگر یہِ درٛاو خرابٕے تیٖل یہِ اوس کیٛاہ تھام وٕچاپھٕے اَمہِ سۭتۍ گٔے مےٚ کٲم مَس اوس نہٕ مےٚ کُنہِ مطلب برٛونٛٹھ اوس مےٚ لۄکٹہِ ژَلان نیٖرِتھ مَس آز اوس نہٕ مےٚ مَس ژَلان نیٖرِتھ وۄنۍ کیٚنٛہہ اَمہِ سۭتۍ باسیو مےٚ تھوڑا مَس ژَلُن نیٖرِتھ مگر زیادٕ تہِ نہٕ مَس کیٚنٛہہ البتہ اکھ بٔڑ پرٛابلِم باسے مےٚ اَمہِ سۭتۍ سُہ گوٚو یہِ کہِ مےٚ باسیو کُف ووٚتھ مےٚ اَمہِ سۭتۍ زیادٕ بہٕ زَانہٕ ہَنہٕ زندگی منٛز زانٛہہ کُف ووٚتھمُت مگر اَمہِ سۭتۍ چھِ مےٚ کُف ووٚتھمُت اوٚہ اوٚہ اَمہِ سۭتۍ چھِ مےٚ تیوٗت کَشُن یِوان کَلَس أمۍ کٔرٕس بہٕ واریاہ پریشان أمۍ تِلَن تہٕ بیٚیہِ یُس مَس چھُ یہِ بَنیو مےٚ یِہوٚے لَژھِ مَس ہیوٗ مَس اوس مےٚ اَصٕل اَتھ اوس مےٚ بٕلیک ہیوٗ کَلَر اَصٕل مگر اَمہِ سۭتۍ گوٚو مےٚ زَن کَلرٕے چینٛج مستَس یہِ چھُ زَن سیوٚدُے لَژھِ رنٛگہ ہیوٗ رنٛگ تہِ نہٕ کانٛہہ نہ چھُ یہِ کاژُر سیوٚد روٗدمُت نہ چھِ یہِ کُرٛہُن روٗدمُت سیوٚد تہٕ اَتھ یہِ بَنیو سُہ بَدلٕے یہِ چھِ وَٹنہٕ ہیوٗ یِوان ہُتھ پٲٹھۍ اوس مےٚ اَصٕل مَس یہِ اوس مےٚ سُہ گوٚب ہیوٗ مَس آز چھِ مےٚ یہِ زَن ہوٚکھمُت ہیوٗ مَس اَمہِ تِلہٕ سۭتۍ یہِ درٛاو نہٕ زیادٕ اَصٕل تیٖل کیٚنٛہہ تہٕ وۄنۍ چھِ أسۍ پریشانٕے بہٕ اَتھ کیٛاہ علاجہ کَرو وۄنۍ اَمہِ سۭتۍ گٔیَس بہٕ واریاہ پریشان مےٚ چھُ واریاہ پھیران مےٚ کیٛازِ انیو یہِ تیٖل تہٕ یِم گٔے پونٛسَے ضایع اَمہِ سۭتۍ گٔے مےٚ واریاہ پریشٲنی تہٕ یُتھ تیٖلٕے چھُنہٕ مےٚ زانٛہہ وٕچھمُت زندگی منٛز بہٕ ٲسٕس اَمہِ برٛونٛٹھ تہِ دِوان تیٖل کُنہِ ساتہٕ کُنہِ ساتہٕ ٲسٕس بہٕ اَنان کانٛہہ تیٖل کُنہِ ساتہٕ ٲسٕس بہٕ اَنان سُہ ڈایمنٛڈ سُہ اٮ۪لمانڈُک اَکھ قٕسٕم بیٛاکھ ٲسٕس بہٕ اَنان یہِ

یہِ کَمہِ برٛینٛڈُک اوس تہٕ مگر اَمہِ سۭتۍ گٔے مےٚ واریاہ دِقت واریاہ پریشٲنیہِ تہٕ مَہ کیٛاہ پَتہ اَمے سۭتۍ مہ گوٚو کیٛازِکہِ بہٕ ٲسٕس ہُہ ہو استعمال کَران تہٕ آز بَدلو مےٚ واریاہے کٲلۍ تیٖل اَمے سۭتۍ مہ گوٚو یہِ مسلہٕ تہٕ مگر مےٚ باسیو تیٚلہِ تہِ یوٗت تہِ گژھِ ہا نہٕ تیٚلہِ ہوسَکتا ہے مَس وَس ہیٚکہِ ہا نیٖرِتھ مگر مےٚ ژوٚل کُف تہِ واریاہ کَلَر تہِ گوٚو تھوڑا مَستَس چینٛج تہٕ اَمہِ سۭتۍ آیہِ مےٚ واریاہ پریشٲنی تہٕ مےٚ چھِ وۄنۍ پھیران مےٚ کیٛازِ کَرے یہِ آرڈَر مگر وۄنۍ چھِ یہِ گٔمٕژ غلطی تہٕ اَتھ ہٮ۪کو نہٕ کٔرِتھ کِہیٖنۍ تہٕ اَمہِ سۭتۍ گٔے مےٚ پرٛابلِمٕے تہٕ وۄنۍ چھَس بہٕ باقیَن وَنان اگر کٲنٛسہِ استعمال چھِ کوٚرمُت واریاہ ٹایمہٕ پٮ۪ٹھ استعمال یہِ یہِ باسیومُت چھُکھ یہِ چھُ اَصٕل اَزمومُت چھُکھ تہٕ تیٚلہِ چھُنہٕ کیٚنٛہہ مگر یُس نوٚو کَرِ استعمال سُہ گَژھِ سوٗنٛچِتھ سَمجِتھٕے مان ژٕ یہِ آرڈَر کَرُن باقٕے شُکریہ